ہیلو السلام علیکُم میم أسۍ حظ چھِ پرٛیمری سکوٗل ہَرمیل پٮ۪ٹھ تُہٕنٛز یہِ ڈاٹَر چھَنہ بازِلا یِمَن چھِنہٕ طبعت ٹھیٖک کینٛہہ یِم گٔے مارنِنٛگ اٮ۪سَمبٕلی پٮ۪ٹھ آو أمِس چَکر تھوڑا أمِس نہٕ حظ چھُنہٕ صحت ٹھیٖک کینٛہہ کیٛاہ پَتہ کیٛاہ چھُ یِمَن چھا اَمہِ برٛونٛٹھ اومُت کُنہِ سات یہِ چَکر وَکر أمِس ہَسا چھِ ایکچُلی چَکر أسۍ پرٛارییے تھوڑا ٹایمَس اَسہِ دِژاے یِمن ٹیبلِٹ ویبلِٹ مگر یہِ چھِ تھوڑا بہت گٔے یہِ نٔروَسٕے یہِ کھوٗژ ہِش تہِ تھوڑا اَمہِ موٗجوٗب چھُ اَسہِ باسان نہ أسۍ نِمون یہِ ڈاکٹَرَس نِش اگر تۄہہِ وٕنۍکٮ۪ن فرٛی چھُو تُہۍ اگر ہیٚکِو یور یِتھ سَکوٗلَس پٮ۪ٹھ أسۍ گَژھو ڈاکٹرس نِش یا ہاسپِٹَل نِمون کُنہِ جاے تُہۍ چھِو حظ فِرٛی اَگر نہٕ تُہۍ ہیٚکِو یِتھ آ آ یِمَن یِمَن اوس نہٕ ہوش واریاہَس ٹایِمَس کِہیٖنۍ لَگ بَگ دَہَن پَنٛدہَن مِنٛٹَن پَتہٕ آیے یِمن ہوش تھوڑا بہت تہٕ وۄنۍ دِژاے اَسہِ یِمَن ٹیبلِٹ تہِ مگر زیادٕ فَرَق روٗزنہٕ کِہیٖنۍ بہٕ چھَس تُہۍ گا تُہۍ نہ حظ ہیٚیِزیو نہٕ ٹٮ۪نشَن کِہیٖنۍ تُہۍ گھابرٲیزیو نہٕ کِہیٖنۍ تُہۍ یِیِو آرام سان وٕنۍکٮ۪ن چھ یہِ ٹھیٖک وۄنۍ گوٚو بہتَر چھُ گَژھان اَگر ٹِرٛیٖٹمٮ۪نٹ گَژھِ ڈاکٹر دی نَظر تَتہِ نَس یا ٹٮ۪سٹ وٮ۪سٹہٕ تہِ ما لَگَن کینٛہہ تِم کَرُن سُہ کَرو أسۍ تَتہِ نَس تہٕ تُہۍ یٖیزیو آرام سانٕے یا اگر نہٕ تُہۍ فِرٛی چھُو یا اگر نہٕ تُہۍ فِری چھُو یی اگر گَرَس منٛز تۄہہِ بیٚیہِ تہِ کانٛہہ چھُ وٕنۍکٮ۪ن فِرٛی سُہ تہِ ہیٚکہِ یِتھ وٕنۍکٮ۪ن چھِ یہِ ویسے بہتَر صُبحٕکۍ کھۄتہٕ وٕنۍکٮ۪ن چھِ أمِس واریاہ فَرق کِہیٖنۍ چھُنہٕ پَرواے یہِ چھ بِلکُل ٹھیٖک وٕنۍکٮ۪ن مگر بہتَر چھُ گَژھان أسۍ تہِ یِمو تۄہہِ سۭتۍ اَگر تۄہہِ کُنی زٔنۍ تہِ چھُنہٕ گَژھُن کِہیٖنۍ سکوٗل پٮ۪ٹھ ییتو بیٚیہِ تہِ کانٛہہ ٹیٖچَر سۭتۍ أسۍ نِمون یہِ ییٚتہِ نَس نَزدیٖک کانٛہہ چھُ ییٚتہِ نَس چھِ سَب ڈِسٹِرٛکٹ ہاسپِٹَل أسۍ گَژھو توٗرۍ أسۍ وٕچھو اَتہِ نَس أمِس کیٛاہ پرٛابلِم چھِ ٹھیٖک حظ چھُ أمِس أمِس چھَنہٕ پرٛابلِم ویسے کِہیٖنۍ مے بی ویٖکنٮ۪س آسٮ۪س کینٛہہ یا بیٚیہ کینٛہہ آسہِ تَتہِ نَس وَنن ڈاکٹَر کیٛاہ مَسلہٕ چھُ أسۍ گَژھو أکِس أسۍ گَژھو ییٚتی سکوٗل تُہۍ یٖیزیو ڈٮ۪رٮ۪کٹ سکوٗلَس پٮ۪ٹھ یا ییٚلہِ تۄہہِ گَرِ نیٖرِو مےٚ کٔرۍزیو تُہۍ کال تَمہِ گہٕ ٹھیٖک چھا

ٹھیٖک حظ چھُ کِہیٖنۍ چھُنہٕ پَرواے ٹھیٖک چھُ کِہیٖنۍ چھُنہٕ کِہیٖنۍ چھُنہٕ آرام سان یِیِو تُہۍ تہٕ أسۍ حظ چھُو تۄہہِ ویٹ کَران ٹھیٖک چھا چَلو ٹھیٖک حظ چھُ اَدٕ کیٛاہ یِیِو تُہۍ اَدٕ کیٛاہ چَلو چَلو اَدٕ کیٛاہ اَدٕ کیٛاہ بِہِو رۄبَس حَوال اَدٕ کیٛاہ السلام علیکُم